یَتھ منٛز چھِ اَصٕل کٕلایمیٹ آسان ہاس پُلوٲمِس منٛز چھِ آسان اَصٕل کٕلایمیٹ روٗد تہِ پٮ۪وان اَصٕل پٲٹھۍ ییٚتہِ یہِ واریاہ اٮ۪لاو فارٮ۪سٹ اٮ۪لاو تہٕ تِموٕے منٛز چھِ روٗد پٮ۪وان بیٚیہِ تۭر روزان باقٕیَن پٕلین ایریا حظ چھِ پُلوٲمِس یِمَن منٛز چھِ اَصٕل ٹٮ۪مپیچَر روزان بیٚیہِ سَمرَس منٛز تہِ اَصٕل سَمرَس منٛز چھِ تھوڑا گرمی گژھان تہٕ روزان چھُ ٹٮ۪مپیچَر تھوڑا ہاے پَہَم اِسلیے ژۄداہ ڈِگری سٮ۪لسِیَس چھُنہٕ یہِ ٹٮ۪مپیچَر کینٛہہ ییٚتہِ چھِ لگ بگ تٕرٛہ ڈِگری سٮ۪لسِیَس ٹٮ۪مپیچَر لَبنہٕ پُلوٲمِس منٛز یِمَن پٕلین ایریاہَن منٛز یہِ ہَے باقٕے چھُ رین فال وین فال تہِ چھِ پٮ۪وان منٛزٕ منٛزٕ تہٕ بیٚیہِ باقی یِم سَمَر فُڈ ڈرٛاٹٕس واٹٕس ہر ڈرٛاٹٕس چھِنہٕ گژھن کینٛہہ فُڈ فٕلَڈ ڈرٛاٹٕس چھِ یِوان ہارٕش وِنٹَر تہِ چھِ یِوان تہٕ أسۍ چھِ یِمَن اٮ۪کٕسپیٖرینٕس کَران ییٚلہِ یہِ اَسہِ چھِ گۄڈَے آسان تیٲری تھٔوۍمٕتۍ ونٛدٕ خٲطرٕ کٔرِتھ یہِ چھِ پَیی ہر ؤری یی ونٛدٕ چھی یی یِوان کیٛازِ یوٗ وِٹنٮ۪س اٮ۪نی چینٛج اِن وٮ۪دَر تھرٛوٗ یُوَر لایف آ واریاہ کٕلایمیٹ چھِ یِوان چینٛج کَرنہٕ وۄنۍ چھِ مےٚ واریاہ وٕچھمُت